ہٮ۪لو وعلیکُم السلام آ أسۍ چھُ مٔنٛزِم یٲرۍ صٲب آچھا آچھا تُہۍ چھُو حظ کورِ ہِنٛدۍ طَرفہٕ آ أسۍ حظ یِمو ییٚکیٛاہ پَگاہ آتھوار حظ یِمو أسۍ أسۍ کَرو کَتھ تَمے دۄہ بنٛد لٔڑکہٕ سٕنٛدۍ یِنۍ تَمے دۄہ حظ یِم لٔڑکہٕ سٕنٛدۍ تہٕ أسۍ یِمو تَمے دۄہ آدٕ حظ ٹھیٖک چھُ آدٕ حظ آدٕ حظ وعلیکُم السلام